یِم ییٚتہِ بارامُلا ڈِسٹرک مَنٛز زیاد پَہم یِم کامہِ چھِ گَژھان ییٚتہِ چھِ زیاد پَہمَتھ کٲم کَران پَننِس یِم اتھ زمیٖن زمیٖنَس سۭتۍ چھِ ییٚتہِ زیادٕ کٲم یِوان کَرنہٕ یتھ مَنٛز چھِ زیادٕ باغَن سۭتۍ یِوان ییٚتہِ کٲم کَرنہٕ بارا بارامُلا ڈِسٹرکَس مَنٛز ییٚتہِ چھُ واریاہ مَطلَب باغ چھُ ژونٹۍ کُلۍ چھِ یِمَن واریاہَن چھِ آسان پَننۍ پنٕنۍ ژوٗنٹۍ کُلۍ تتھ سۭتۍ چھِ یِم واریاہ کٲم کَران پَننۍ گَرٕچۍ یہِ خَرچہِ چھُ تمے سۭتۍ پوٗرٕ کَران تتھ سۭتۍ چھُ ییٚتہِ واریاہ یہِ لَگان ییٚلہِ باغَس آسہِ سُہ یہِ گُڑٲے آسہِ کَرٕنۍ کَٹٲے چھِ پیٚوان کَرٕنۍ خاد چھِ دَوا چھُ پیٚوان چھَکُن تتھ سۭتۍ چھُ گۄڈنیٚتھ پَنُن خَرچہِ تہِ لَگان واریاہ پَتہٕ چھُ سُہ باغ دِوان تورٕ تہِ پھل واریاہ تتھ خٲطرٕ چھِ یِم کَران زیادٕ مٔزوٗر پیٚوان تراوٕنۍ تتھ خٲطرٕ یِم بارامُلا یِم چھِ باغَن گَژھان یِم کَٹٲے کَرنہِ گَژھان باقیَن ہٕنٛدٮ۪ن باغَن یِمَن باغ چھ آسان تِمَن ہٕنٛدیٚن باغَن کَٹٲے کَرنہِ تِمَن گُڑٲے کَرنہِ چھِ گَژھان تِمَن دَوا چھَکنہِ گَژھان تہٕ پَنُن گَرٕ خَرچہِ پَکناوان یِم چھِ ییٚتہِ کامہِ واریاہَن یِمَن بارامُلا ڈِسٹرکَس مَنٛز یِم لوٗکھ چھِ یِمَن بِچاریٚن نہٕ روزگار چھُ کِہیٖنۍ تِم چھِ یِم مٔزور لُکھ چھِ تِم چھِ گَژھان ییٚتہِ چھِ باغ زیادٕ یَتھ بارامُلا ڈِسٹرکَس مَنٛز ژونٹۍ کُلۍ چھِ ییٚتہِ زیادٕ تہٕ تمنےٖ ژوٗنٹۍ کُلیٚن چھُ گَژھان تِم پَنُن گَرٕ چَلاونہٕ خٲطرٕ چھِ گَژھان تِم باقیَن ہٕنٛدیٚن باغَن کَٹٲے کَرنہِ چھِ گَژھان یا تِمَن گُڑٲے کَرنہِ چھِ گَژھان دَوا چھَکنہِ چھِ گَژھان دۄہَس چھ پَنن تمن پنٕنۍ مٔزورۍ دِوان تہٕ پَنٕنۍ گَرٕ چھِ تِم تمہِ سۭتۍ پَکناوان تہٕ تمہِ بَغٲر چھِ یِم پٔرِتھ لیٖکھِتھ چھِ آسان تِم بِچٲر چھِ روزگارُک چھُ تِمَن واریاہ یہِ گَژھان تِم چھِ کَران بِچٲرۍ پرایویٹ یِم جاب یِم چھِکھ نوکری چھ تِم کَران سکوٗلَن مَنٛز چھِ کَران یا کہ یِتھے کنیٚتھ کُنہِ جایہِ کینٛہہ یہِ چھ آسان کمپیوٹرچ کانٛہہ کٲم تیٖژاہ یِم تہِ چھَ نہٕ ییٚتہِ بَجہِ بَجہِ یِم پھیٚکٹری ویٚکٹری یِمَن مَنٛز تِم ہیٚکہٕ ہَن کٲم کٔرِتھ یِم لۄکٹی مۄکٹی یِم چھِ آسان یِم کمپنی ومپنی چھِ تِمَن مَنٛز چھِ ہیٚکان تِم تِمو مَنٛز چھِ تِم پرایویٹ جاب کَران ییٚتِک یِم جَوان ییٚتِک یِم بیٚروزگار تہٕ بیٚیہِ چھِ کانٛہہ ییٚتہِ زمیٖنَس سۭتۍ زیاد پَہمتھ کٲم زمیٖندٲری کٲم کَران یا پَنُن یہِ چھُ آسان یِم سَبزی وَبزی چھِ لاگان یِم پَننۍ سَبزی پَتہٕ تِمے سبزی تراوان تہٕ تمہِ سۭتۍ پَنن گُزار کَران تمہِ سۭتۍ پَننۍ یِم پونٛسہٕ زینان پَننۍ گرٕ چَلاو نہٕ خٲطرٕ یتھ زمیٖندٲری چھِ یِوان کَرنہٕ یا باغہٕ کٲم چھِ کَران زیاد پَہمَتھ چھُ ییٚتہِ زیاد یُس عام یُس چھُ سُہ چھُ ییٚتہِ باغَن سۭتۍ یِوان کٲم کَرنہٕ زیاد یِم کامہ چھِ گَژھان تِم چھِ گَژھان ییٚتہِ باغَن سۭتی تہٕ بیٚیہِ چھ وۄنۍ زمیٖنسے سۭتۍ زیاد پَہمَت کٲم گَژھان یِمے بیٚیہِ چھُ گَژھان یِم پرایویٹ وایویٹ یِم یِم کَلا یِم ییٚتہِ کمپنی وَمپنی چھِ یِمَن مَنٛز چھ یہِ جاب کَران یِم تہِ چھِ یا سُہ یا چھُ پرایویٹ سوٚکوٗلَن مَنٛز چھ ییٚتہِ کٲم گَژھان امہِ حِساب بِچاریٚن یِمَن نہٕ روزگار چھُ زیادٕ پہمَت چھِ ییٚتہِ باغسے سۭتۍ گَژھان تکیاز باغ چھ ییٚتہِ زیاد پَہمَت یِم عام یِمَن باغَن چھ گَژھان یہِ مٔزوٗر یِم چھِ گَژھان تِمَن کُلیٚن کَٹٲے کَرنہِ ییٚمہِ ساتہٕ تمن پَنُن یہِ چھُ واتان وَقت چھُ یِوان ییٚمہِ ساتہٕ گَژھان تِمَن کَٹٲے کَرنہِ یا دَوا چھُ ییٚمہِ ساتہٕ والان چھِ کُلیٚن پیٚٹھ ژوٗنٹۍ ووٗنٹۍ چھِ موٚکلان وٲلِتھ پَتہٕ تِمَن بَرٲے ژوٗنٹۍ بَرٲے چھِ ییٚتہِ گَژھان ژوٗنٹۍ بَرٲے چھِ گَژھان واریاہ یم پَنُن مٔزور دۄہ کَرنہِ گَژھان ژوٗنٹیٚن ژوٗنٹۍ پیٚٹٮ۪ن بَران بَرٲے ژوٗنٹۍ پیٚٹہِ بَران تہٕ بیٚیہِ کَٹٲے کَران یِمَے باغَس دَوا چھَکان تہٕ گُڑٲے چھِ کَران تہٕ واریاہ واریاہ یِم چھِ گَژھان گَژھان چھ ییٚتہِ دۄہہ خَبَر کٔژَن دوہَن پیٚٹھ امے ڈِشٹِک مَنٛزِ ڈِشٹِک مَنٛزِ چھُ باقیَن بیٚکٮ۪ن یِمَن گامَن چھ پیٚوان گَژھُن بَرٲے کَرنہٕ خٲطرٕ مٔنزی چھ پیٚوان دۄہَن مٔزورَن توٗرۍ تہِ روزُن بَرٲے کَرنہٕ خٲطرٕ ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ ژونٹیٚن یہِ چار چھُ آسان والنُک تمہِ ساتہٕ چھ یِم مٔزور گَژھان تور بَرٲے کَرنہِ تہٕ تَتہِ چھِ تِم کینٛہہ ٹایِم ریٚتھ تہِ چھُکھ لَگان بَرٲے کَرنَس یا ٹایِم چھُ لَگان یِمَن ژوٗنٹۍ بَرٲے کَرنَس تہٕ پَنُن روزگار چھِ یِم پَکناوان پَننۍ گَرٕ چھِ یِم چَلان امے سۭتۍ یا باغَن گَژھان کَٹٲے کَرنہِ بارامُلا ڈِشٹِکَس مَنٛز کَٹٲے چھِ گَژھان کَرنہِ یا گُڑٲے چھِ کَران یا دَوا چھِ چھَکان یا ژوٗنٹۍ بَرٲے چھِ کَران یِتھے کنۍ چھِ یِم پَننۍ پَننۍ گَرٕ پَکناوان مٔزور یِم یتھ مٔزور یِم کَران چھِ تہٕ پَتہٕ پَننۍ گَرٕچۍ گَرٕ پَکناوان یِتھے کَنیٚتھ